ہیٚلو اسلام علیکُم تُہۍ چھِو حظ یہِ ماچھ کٕنان مےٚ چھِ دُکانَس خٲطرٕ ماچھ دہ بہہ کلوٗ ضوٚرتھ دہ بہہ کلوٗ ریٹ کیاہ چھ کَنسیٚشَن گَژھِ نہَ اد حظ ٹھیٖک حظ چھُ شُکریہ